لیجہِ منٛز چھِ أسۍ سیُن رَنان چونچہِ لگان کھلن کرنَس پیالس منٛز چھِ چاے چیٚوان کیٚنزِ منٛز چھِ بَتہٕ کھیٚوان